دہ جنوری کُنوُہ شٮ۪تھ تہٕ ارٕنمتھ نو جُلے زٕ ساس وُہ اٹھووُہ جوٗن زٕ ساس ترےٚ بہہ ستمبر زٕ ساس نو کہہ اگست زٕ ساس تٕہ زٕتووُہ